اگر أسۍ وٕچھو کہِ وٕنکیٚنَس کیٛاہ چھِ یِوان اِشوٗز یِوان پلیوٗشَن یِوان لَبنہٕ تھٲے فِشِنٛگ سۭتۍ ییٚلہِ أسۍ گۄڈنیٮ۪تھٕے وٕچھو کہِ گاڈَن خٲطرٕ گَژھِ آسُن اَکھ اَصٕل آب تِمَن گژھِ نہٕ گَرد آسن آبس منٛز یا ژھوٚٹھ آسِن آبَس کینہہ مگر سُہ چھنہٕ ییٚتہِ یِوان ؤنکیٚنَس تٔمۍ آیہِ کٔشیٖرِ منٛز لَبنہٕ کیٚنہہ سُے چھُ وٕنکیٚس مین وجہ آسان ییٚمہِ سۭتۍ نہٕ کہِ گاڈٕ چھِ یِوان رَٹنہٕ وٕنکیٚنس کِہیٖنۍ وٕ اگر أسۍ وٕچھو کہِ کیٛاہ پَزِ اَسہِ کَرُن گاڈٕ صاف تھاونہٕ خٲطرٕ گورمنٛٹَس پَزَن کینٛہہ تِم قدم تُلٕنۍ ییٚمہِ سۭتۍ وٕنکیٚنس آب روٗزِ صاف